وَعلیکُم اَسلام اَہَن حظ آ أسی چھِ پُلوامہِ پیٚٹھ جی جی جی اَہَن حظ آ ٹھیٖک

زیُشن سُہ کَتھ کَلاسس چھُ پَران حظ سکوٗل ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ ایٚٹھِتھ اچھا ٹھیٖک بہٕ وَنہو تۅہہِ ٹایم اگر تتھ ٹایمس پیٚٹھ تُہۍ ہیٚکہون أنِتھ تہٕ کیٚنٛہہ چُھنہِ پَرواے حظ ٹایم چھُ مےٚ فرٛی آسان شَیٚے ٹُو سَتھ حظ آ شَیٚے ٹُو سَتھ چھَس حظ بہٕ فرٛی مطلب کیٛاہ عَلاوٕ نہَ نہَ نہَ بہٕ چھَسو وَنان کہِ ژور بَجے تام چھِ أسی سکوٗل آسان ژورِ بَجہِ پیٚٹھٕ چھِ پَتہٕ أسی شیٚے ٹُو سَتھ فرٛی تہٕ تٔتھۍ ٹَایمس پیٚٹھ حظ اگر أنۍہوٗن تہٕ شیٚے پی ایم پی ایم ناٹ اے ایم اَہَن حظ آ شامچہِ شیٚہِ بَجے فیٖس چھَس بہٕ ہیٚوان مَنتھٕلی ٹوٗ تھَوزنٛٹ حظ آ ٹوٗ تھَوزنٛٹ أکِس سَبجکٹس حظ اَہَن حظ آ نہَ نہَ کَم ہیٚکہِ نہٕ گژھِتھ کیٚنٛہہ تہٕ پَتہٕ ہیٚکہٕ بہٕ وُچھِتھ اَگر باسہِ مےٚ تہٕ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ نہَ حظ چھُنہٕ دوٚپمو نا بہٕ وُچھٕ پتہٕ کیٚنٛہہ چھُنہٕ پَرواے اچھا چَلو ٹھیٖک تُہۍ أنۍزِہون تیٚلہِ سُہ مَنٛڈے پیٚٹھٕ حظ آ مَنٛڈے پیٚٹھٕ کٔڈٕ بہٕ ٹایم کیٚنٛہہ چھُنہٕ پَرواے ییٚتی حظ پُلوامہِ تۅہہِ ییٚتُک تۅہہِ ایٚڈرَس آ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے